سٲنِس علاقَس منٛز ہسا چھُ زیادٕ تر مَذہَبی اِسلامَے یِوان فالوٗ کرنہٕ تہٕ باقٕے مَذہَبَن ہٕنٛدۍ لوٗکھ ہسا چھِ سانیٚن علاقَن منٛز واریاہ کَم روزان حالانٛکہِ اکھ علاقہٕ ہَسا چھُ یَتھ ژوٚگُل چھُ ناو تَتہِ ہسا چھِ سِکھ مَذہَبکۍ کیٚنٛہہ لوٗکھ روزان تہٕ تِم ہَسا چھِ اَسہِ نِش دوٗرے پَہم بَسان تہٕ اَلبتہٕ ہَسا یہِ چھُ اَسہِ اکھ بیٛاکھ مَذہبی کوٚمنِٹی تہِ مُسلمانن وَرٲے اَتہِ بَسان